مےٚ چھِ پَنجٲبۍ گاڈٕ پَسنٛد میٛانٮ۪ن گَرِکٮ۪ن تہِ چھِ أسۍ چھِ عام طور سُے پرٛیفَر کَران لیکِن زیادٕ لوٗکھ تہِ چھِ کھیٚوان پَنجٲبۍ گاڈٕ کٲشِر گاڈٕ چھِنہٕ تیوٗتاہ کھیٚوان کِہیٖنۍ یُس ولور لیک چھِ تَتھ مَنٛز زیادٕ پَنجٲبۍ گاڈٕ تہٕ یِم باقٕے چھِ تِمَن مَنٛز تہِ چھِ آسان کٲشِر گاڈٕ تَتھ منٛز تہِ لیکِن زیادٕ لوٗکھ چھِ کھیٚوان پَنجٲبۍ گاڈَے